وٕچھو حظ یاثر صٲب ییٚلہِ أسۍ ماز چھِ مارن گۄڈنیُک چیٖز چھُ اَسہِ أسۍ چھِ مُسلمان گۄڈنیُک چیٖز چھُ أمۍ تقبیٖر تہٕ سُہ چھُ تَمہِ سۭتۍ حل حل گژھان اَسہِ پؠٹھ تہٕ پتہٕ ہسا چھِ أسۍ کران کٲم پَتہٕ چھِ اَمہِ خٲطرٕ آسان مطلب پروفیشنل نفر اکھ یُس یُس تٔمِس ماران چھُ سُہ گژھِ آسُن بَڑٕ نیک اِنسان مطلب گۄناہ گار گژھِ نہٕ سٲنۍ پٲٹھۍ آسُن کینٛہہ سُہ گژھِ آسُن بڑٕ نیک مطلب تقبیٖر ییٚلہِ پوٚر سُہ چھُ تَمہِ سۭتۍ حل حل گژھان پتہٕ ہسا چھُ تٔمۍ سُہ بستہٕ والان پتہٕ چھُس تان کَڑان الگ الگ مشن الگ ژکجہِ پٔتر چھُس کڑان الگ یِم زَنٛگہٕ چھُس کَڑان الگ أنٛدرَم چھُس کَڑان الگ کرٛؠہن ماز چھُس کَڑان الگ تہٕ پَتہٕ ہسا یُس یُس یہِ مَس چھِ آسان یہِ ہسا چھِ اَمہِ کھۄ مطلب ییٚلہِ أسۍ اَنان چھِ یہِ مٔلۍ یہِ مژھ یہِ ہسا چھِ اَمہِ کھۄتہٕ ہُمہِ أڑجہِ دار مازَس کھۄتہٕ چھِ یہِ درجی پہمَتھ پؠوان پَتہٕ چھُ بیاکھ سوال تہٕ یہِ دۄد دۄدَس مُتعلِق ہسا چھِ أسۍ کران کٲم اَسہِ حظ چھِ دۄد واریاہن چیٖزَن لگان سپوز چاے چھِ أسۍ بَناوَان تَتھ چھِ دۄد لگان مطلب زیٚورُن زامہٕ دۄد چھِ أسۍ کھؠوان تَتھ چھُ سُہ تہِ چھُ دۄدے آسان زومُت دۄد سُہ تہِ چھِ أسۍ پانس پؠٹھ استعمال کران مطلب ژامَن ژامَن چھِ أسۍ بناوان سۄ تہِ چھِ أسۍ دۄدسٕے أسۍ بناوان مطلب بیٚیہِ تہِ چھِ واریاہ کینٛہہ چیٖز مطلب یِم یتھ أسۍ دۄد مطلب یُس أسۍ دۄدس چھِ بناوان تہٕ پَتہٕ ہسا چھُ بیاکھ چیٖز یِم مطلب أسۍ کِتھ کٲنۍ چھِ یِم گُپَن مطلب ہؠوَان تہٕ اَسہِ کِتھ کٲنۍ چھِ تٔمۍ سُنٛد فٲیدٕ مِلان أسۍ ہسا چھِ مطلب ییٚلہِ اَسہِ کُنہِ جایہِ کینٛہہ مطلب گُپُن وُپُن آسہِ ہیٚون أسۍ ہَسا چھِ تٔمِس گۄڈٕ مطلب وزن کران مطلب یہِ یہِ کوٗتاہ أمِس کوٗتاہ وَزن آسہِ مطلب اگر أسۍ یہِ اَنہون أمِس أمِس کوٗتاہ فٲہِدٕے اَسہِ پَتہٕ کی مطلب پَتہٕ ییٚلہِ أسۍ مطلب ہؠون چھِ أسۍ ہسا چھِ گۄڈٕ وَزن کران پَتہٕ ییٚلہِ أسۍ یہِ برابردی تہٕ ہؠوان ہسا چھِ أسۍ یہِ نہٕ برابردی تیٚلہِ چھِنہٕ أسۍ ہیٚوان کینٛہہ وۄنۍ اگر آیہِ برابردی تہٕ أسۍ چھِ گۄڈٕ وَزَن کَرَان تٔمِس پَتہٕ چھِنہٕ أسۍ سُہ گَرِ رَچھان مطلب گاسہٕ چھس تراوان فیٖڈ ویٖڈ چھِس دِوان واریاہ واریاہ چیٖز چھِ مطلب ییٚلہِ سُہ پتہٕ بوٚڑ چھُ گژھان پتہٕ ہسا چھِ أسۍ تٔمِس کٲم کران پتہٕ حظ چھِ أسۍ کٕنان اسہِ چھُ یِوان ییٖتِس اَسہِ سُہ ہیوٚتُتھ چھُ آسن تمہِ کھۄتہٕ مطلب زیادٕ چھِ أسۍ پونٛسہٕ یِوان تہٕ یِوان ہسا چھُ اسہِ امہِ سۭتۍ فٲیدٕ